میون سوال چھُ کہِ ژٕ کیٚمۍ قٕسمٕکۍ کُلۍ چھَکھ گرو کران لاگان چھَکھ یِم بَڑان چھِ گۄڈٕنِچ کَتھ یہِ کہِ مےٚ ٲس آلریڈی گاڈنِنٛگ کَرنُک واریاہ شوق تہٕ وٕ بہٕ چھَس کَران تہِ اَسہِ چھُ گَرِ پارَک تہٕ تمیُک شوق اوس مےٚ بہٕ اوسُس تَتھ فٕلاوٲرٕس لاگان مطلب تم تِم لِلی فٕلاوٲرٕس لوٹٕس فٕلاوٲرٕس ٲسٕس بہٕ لاگان سَن فٕلاوَر تہِ ٲسٕس بہٕ لاگان اٮ۪وَر گرٛیٖن تہِ چھِ مےٚ لٲگمٕتۍ مےٚ چھُ واریاہ کیٚنٛہہ لٲگۍ مٕتۍ تِم مےٚ اوس مےٚ اوس مطلب گاڈنِنٛگ یہِ گاڈنِنٛگ کَرنُک واریاہ شوق مےٚ لٲگۍ تہِ مطلب تِمَن پے مےٚ محنت کَرٕنۍ ییٚلہِ محنت کَرِ اِنسان تیٚلی کھَسَن تِم ہیٚور کُن بہٕ ٲسٕس تِمَن مطلب گۄڈٕ ژوٗر مےٚ تَپٲرۍ کٔرم خٲنۍ تَتھ سٲرسٕے کوٚرمُت نیُک نیُک أنِم لَکٕٹۍ لَکٕٹۍ پٕلانٛٹٕس یِم یِم مےٚ تۄہہِ ؤنہِ روز سَن فٕلاوَر اٮ۪وَرگرٛیٖن لَگٲمٕتۍ تم اِتھَے پٲر ٲسٕس بہٕ پَتہٕ تِمَن سۭتۍ سۭتۍ خٲنۍ کَران تہٕ تَمہِ پَتہٕ ٲسٕس بہٕ تِمَن سَگ تہِ دِوان آب تہِ ترٛاوان مطلب یزِ بٔرۍ سَن لایٹ ٲس نہٕ آسان کِہیٖنۍ تِژھ پھِر ٲسٕس بہٕ تِمَن آب دِوان سُہ مارنِنٛگ ٹایمہٕ تہِ کُنہِ سات ٲسٕس بہٕ ایم مطلب شام کہِ ٹایمہٕ تہِ تِمَن دِوان آب تہٕ اِنشاء اللہ تِمو کوٚرُکھ پَتہٕ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ گٔے تِم گروتھ کَران تہٕ تِمَن آیہِ فٕلاوَر تہِ تہٕ آز چھِ تم واریاہ اَصٕل گٔمٕتۍ تہٕ مےٚ اوسُے لَکٕٹۍ پٕلانٛٹٕس چھَس بہٕ لاگان مےٚ چھُ گاڈنِنٛگ کَرنُک واریاہ شوق بہٕ چھَس لاگَان پرٛٮ۪تھ ؤری پنٛنہِ پارکہِ لَکٕٹۍ لَکٕٹۍ فٕلاوٲرٕس یِم مےٚ ؤنمو تۄہہِ مطلب اٮ۪وَر گرٛیٖن تہِ تم سَروَر کُلۍ تہِ چھَس بہٕ لَگاوان یِمَن أسۍ وَنان چھِ دیٖدار کُلۍ تہِ چھِ مےٚ لَگٲمٕتۍ مگر کانٛہہ زٔمیٖن چھِ رَگٕڑ آسان تہٕ تم چھِنہٕ تِتھ پٲٹھۍ پَتہٕ گروتھ کَران کیٚنٛہہ مےٚ لاجے تم تہِ مگر تِمو کٔرٕکھ نہٕ گروتھ کہِ تم بَڑے نہٕ کِہیٖنۍ باقٕے مےٚ وٕنۍ نہٕ روز وغیرہ تم بیٛاکھ تم وَلہٕ وَیُٹ یِمَن وَنان چھِ أسۍ تم رٮ۪ڈ لَکٕٹۍ پوش تم سَن فٕلاوَر وٲلۍ تمو کوٚرُکھ گرٛو تم بَڑے تہٕ تٕم ٲسۍ مےٚ واریاہ شوق بہٕ چھَس لاگان تٕمَے لَکٕٹۍ پٕلانٛٹ تم چھِ مےٚ واریاہ شوق